پرانہِ زَمانُک کَلچَر چھُ نہٕ وٕنکیٚنَس لَبنہٕ یِوان کٔشیٖر مَنٛز تیوٗتاہ کینٛہہ دانَس پٮ۪ٹھ ٲسۍ رَنان سَمَوار چاے ٲسۍ چیٚوان تِم کھیٚن آیٹَم ٲسۍ تَتھ مَنٛز یوٗز گَژھان یِم نہٕ وِنکیٚنَس چھِ گَژھان کِہیٖنۍ وۄنۍ چھِ اَسہِ گَژھان سَمَوار کُنہِ کُنہِ جایہِ یوٗز مٲنتو خانٛدرَن پٮ۪ٹھ چھُ گَژھان یوٗز تِتھ کٔنیتھ چھُ گَژھان ییٚتنَس تِم چیٖز یوٗز نَتہٕ چھَ نہِ وِنکیٚنَس تِتھ کنۍ کینٛہہ یا گیٚوُن ٲسۍ کَران روٚف ٲسۍ کَران عید ٲسۍ آسان پَتہٕ ٲسۍ روٚف کَران تہِ چھُ نہٕ یِوان لَبنہٕ کینٛہہ یا پَلوَن مَنٛز آیہِ تَبدیٖلی یِم أسۍ پرانہِ زَمانہِ ٲسۍ پَلَو لَگاوان تِم چھِ نہٕ وِنکیٚنَس کینٛہہ وِنکیٚس چھُ نَیہِ زَمان وازوان چھُ وِنکیٚنَس موٗجوٗدی مگر یِم وازوان برونٛہہ اوس سِمپل اوس آسان وِنکیٚنَس چھِ تَتھ مَنٛز ڈِفرنٹ ڈِفرَنٹ چیٖز بَنان یِم نہٕ تمہِ وَقتہٕ ٲسۍ بَنان کِہیٖنۍ نہٕ بیٚیہِ اوس لینٛگویج تہِ چھِ اَسہِ زَبان یۄس ٲسۍ کٔشیٖر ہٕنٛز سۄ چھَ نہٕ گَژھان یوٗز وِنکیٚنَس تِتھ کٔنیٚتھ کِہیٖنۍ نہٕ خال کانٛہہ کانٛہہ چھُ کٲشُر بولان تہٕ تِتھ کٔنیٚتھ چھُ نہٕ یوٗز گَژھان کٲشُر کینٛہہ بیٚیہِ چھُ اَسہِ ساروٕے کھۄتہٕ بوٚڑ آیٹَم یُس اَسہِ ییٚتہِ کٔشیٖر مَنٛز پیدَل ٲسۍ پَکان لُکھ تہِ تہ چھُ نہٕ وِنکیٚنس کَران کٕہٕٕنۍ تہِ بیٚیہِ چھُ بیاکھ چیٖز اَسہِ تِم سادٕ دَجہِ آسہ گَنڈان سُہ چھُ نہٕ وِنکیٚنَس کِہیٖنۍ نہٕ واریاہ چیٖز چھِ تِم یِم مِٹے یِم نہٕ وِنکیٚنَس کَران چھِ أسۍ کِہیٖنۍ وۄنۍ چھِ کانٛہہ کانٛہہ چیٖز وِنکیٚنَس موجوٗد سُہ گوٚو تِلہٕ ٲسۍ لاگان برونٛہہ وِنکیٚنَس دراو وۄنۍ سُہ نوٚو وۄنۍ چھِ وِنکیٚنَس تِلہٕ لاگان پھیٚرنَن تہِ ہَر کُنہِ لاگان چھِ تِلہٕ واپَس آو سُہ یا شال چھِ أسۍ وِنہٕ اِستعمال کَران بیٚیہِ چھِ پھیٚرَن وِنکیٚنَس توتہِ وَندَس چھِ یوٗز کَران اِستعمال چھِ کَران أسۍ وَندَس پھیٚرَن کینٛہہ چیٖز چھِ تِم یِم زِندٕ چھِ واریاہ زیادٕ چھِ تِم تہِ یِم نہٕ وِنکیٚنَس أسۍ یوٗز چھِ کَران کِہیٖنۍ تہٕ کَلچَر چھُ نہٕ اَسہِ تِتھ کنۍ وِنکیٚنَس گَژھان کینٛہہ کَلچَرَس تہٕ مَنٛز تہِ آیہِ چینٛج ہَر کُنہِ مُتعلِق آیہِ اَسہِ چینٛج بیٚیہِ چھُ اَسہِ ساروٕے کھۄتہٕ بوٚڑ چیٖز یِم ٲسۍ گَژھان اَسہِ ییٚلہِ دانَس پٮ۪ٹھ ٲسۍ رَنان سُہ دان تہِ مِٹیو وِنکیٚنَس چھِ گیس ہیٖٹَر یِتھے کٔنیٚتھ اِنڈَکشَن یِمے چیٖز چھِ گَژھان اِستعمال سُہ مِٹیو تِمَن چیٖزَن اوس مَزٕ یِوان پرانہِ وَقتَس ٲسۍ بیٚیہِ چھُ اکھ ساروٕے کھۄتہ بوٚڑ چینٛج یُس آو سُہ اوس أسۍ ٲسۍ سٲری بٲژ أسۍ ٲس آسان اِکوۄٹَن مَنٛز روزان آز چھِنہٕ اِکوۄٹہِ بیٚہوان کِہیٖنۍ آز چھِ اَلَگ اَلَگ بیہوان اَگَر بٲژ پانٛژھ چھِ پانٛژَن کَمرَن مَنٛز چھِ آسان ساروٕے کھۄتہِ بوٚڑ تَبدیٖلی آو تتھ چیٖزَس کہِ پرانہِ زَمانٕکۍ لُکھ ٲسۍ مٲلِس ماجہِ بیٚنہِ بوے أکسٕے جایہِ بیٚہوان گِنٛدان ٲسۍ تِتھ کٔنیٚتھ چھِ نہٕ وِنکیٚنَس کِہیٖنۍ یا سَزَس ٲسۍ گَنٛدان تِم گیمہِ چھَ نہٕ وِنکیٚنَس کینٛہہ یا دانہِ گُنہِ آسہٕ آسان بَنٲیِتھ تِمَن پٔتھ کِنۍ ٲسۍ تَتھ ژوٗرِ بیٚہوان تِم چیٖز چھِ نہٕ وِنکیٚنَس گَژھان کِہیٖنۍ وِنکیٚنَس چھِ بَدَل بَدَل گیمہٕ یِمَن مَنٛز أسۍ گِندان چھِ تِم چیٖز چھِ نہٕ گَژھان کینٛہہ پرانہِ وَقتٕکۍ تِم چیٖز چھِ نہٕ گَژھان کینٛہہ اِکوۄٹہ چھِ نہٕ بیٚہوان بٲے بارٕنۍ ٲسۍ آسان گِنٛدان ونکیٚنس چھُنہٕ تہِ کینٛہہ وٕنکیٚنَس چھُ اَلَگ اَلَگ گِنٛدان ساروٕے کھۄتہِ چیٖز چھِ یِمے وۄنۍ سانہِ کٔشیٖرِ مَنٛز یِم اَسہِ وٕنکیٚنَس چھِ پرون کَلچَر چھُ نہٕ تیوتاہ موٗجود کینٛہہ کمٕے کینٛہہ ژھاہ چھُ موٗجود تہٕ پَکان چھِ وۄنۍ یِتھے کٔنیٚتھ زِندگی مگر پرون کَلچَر چھُ نہٕ تیوتاہ موٗجود کینٛہہ سُہ چھُ تھوڑا بہتٕے چَلان تہٕ میٲنٛۍ راے چھِ اتھ مُتَعلِق کہِ پرانہِ حِساب تہِ اَگَر أسۍ وٕنکیٚنَس تہِ ہیٚکو زِندگی روزِتھ گُزٲرِتھ ہیٚکو روزِتھ گُزٲرِتھ کیازکہِ اتھ مَنٛز چھِ نہٕ تیوت کانٛہہ بوٚڑ مَثلہٕ کینٛہہ أسۍ ہیٚکو نہٕ کٔرِتھ پرانہِ طٔریقٕکۍ پَلَو یوٗز أسۍ ہیٚکو نہٕ کٲشُر بوٗلِتھ أسۍ ہیٚکوکھ نہٕ بَچہِ تِتھ کٔنیٚتھ گنٛدنٲیِتھ کینٛہہ برٕہمِس زَمانہ اوس مول موج بَچَس دھیان دِوان گِنٛدناوان ٲسِکھ پانَس سۭتۍ ٲسِکھ زمینَن پٮ۪ٹھ نِوان پانَس سۭتۍ ٲسِکھ واریٚن مَنٛز نِوان پانَس سۭتۍ ٲسِکھ برونٛہہ کَنہ ٲسِکھ شۄنٛگناوان تہٕ پانَس برونٛہہ کَنہ ٲسِکھ کھیاناوان تہِ أسۍ ہیٚکو وٕنتہِ یِم چیٖز واپَس کٔرِتھ کیازِ یہِ چھُ أکِس مٲلِس ماجہِ پانَس تانیٚتھ اَگَر مول موجی ویٚژھِ بَچَس پَننِس پانَس سۭتۍ تھاوُن مول موجی ویٚژھِ ؤلِو أسۍ کَرَو یِتھ کنۍ مول موجی وَنیٚکھ تُہۍ لٲگِو یہِ مول موج وَنیٚکھ دانسٕے پٮ۪ٹھ رٔنِو گَرٕ گَرکیٚن زَنانَن وَنَن یِتھ کنۍ کٔرِو بیٚیہِ ہیٚکہِ تِتھے کنیٚتھ بٔنِتھ مگر ٹایِم تہِ لَگیٚس مَگَر ہیٚکہِ گٔژھِتھ تہِ ہیٚکو نہٕ ؤنِتھ پوٗرٕ یقیناً ہیٚکو نہٕ أسۍ ؤنِتھ تہِ گَژھِ مَگَر اَگَر کوٗشِش کَرَو تہٕ تیٚلہِ ہیٚکہِ بٔنِتھ پرون کَلچَر ہیٚکہِ گٔژھِتھ واپَس مَگَر وٕنکیٚنَس چھُ نہٕ اَسہِ پرون کَلچَر تیوتاہ لَبنہٕ یِوان کٔشیٖر مَنٛز کینٛہہ واریاہ کَم چھُ فَنکشِنَل پروگرام ٲسۍ گَژھان سُکولَن کالجَن مَنٛز وۄنۍ چھُ گَژھان واپَس سُہ تھوڑا تھوڑا تہٕ مگر تِتھ کنۍ تِنہِ کینٛہہ وۄنۍ تھوڑا تھوڑا چھُ گَژھان أسۍ ہیٚکو بیٚیہِ رِکریٹ کٔرِتھ بیٚیہِ أسۍ ہیٚکو یِم واپَس أنِتھ یتھ کٔشیٖر مَنٛز یِم واپَس یِم چیٖز یہِ چھُ اَسہِ پانسٕے تانۍ أسۍ ہیٚکو واپَس کٔرِتھ یِم چیٖز